فِرٛی ٹایمَس منٛز ہَسا چھِ یِم بَچہِ چھِ آسان تِم ہَسا چھِ گِندان تِم ہَسا چھِ نٮ۪بٕرۍ کِنۍ آسان پارکَن منٛز گژھان چَکرَس گژھان اَکھ أکِس نِش گژھان کَران حظ اینٹَرٹینمینٛٹ